أسۍ چھِ زانان زِ کِچَن چھُ سانہِ سٲنِس گَرَس مَنٛز واریاہ اکھ مُفیٖد چیٖز کیازِ کہ ییٚتہِ چھِ أسۍ رنان کران کھیٚوان چَوان اگر نہٕ أسۍ رَنو ییٚتہِ أسۍ ہیٚکو نہٕ مَطلَب کھیٚتھ چتھ کینٛہہ کیازکہ کِچَن کِچنَس مَنٛز چھِ أسۍ واریاہ چیٖز بانوان کینٛہہ چیٖز چھِ أسۍ کینٚہہ سبزی چھِ أسۍ ہُتھ کنۍ تہِ ہیٚکان کھیٚتھ رَننہٕ بَغٲرۍ مگر کینٛہہ سبزی چھِ یم تم چھِ ضوٚروٗری آسان پکاوٕنۍ تِم چھِ أسۍ کِچنَس مَنٛزے سورُے کران